گَرٕ اکھ پارَک میٚنٹین کَرٕنۍ ہَسا چھَنہٕ نہَ زیادٕ پونٛسہٕ خرٕچ گَژھان تہٕ نہَ چھُ زیادٕ چیٖپ آسان تکیازِ یہِ ہَسا چھُ پرسَن سٕندِس اِنٹرسٹَس پٮ۪ٹھ دارومَدار کَران زِ سُہ چھا یَژھان پارک بَناون گَرِ کِنہٕ نہَ یِتھ پٲٹھۍ بہٕ چھُس مےٚ ہَسا چھ گاڈٕنِنٛگ پَنٕنۍ ہابی تہٕ مےٚ ہَسا چھِ یہِ واریاہ پَسَنٛد یِوان امہِ موٗجُوٗب ہَسا چھُس بہٕ پَننِس گاڈٕنَس مَنٛز واریاہ قیٖمتی پوش کُلۍ تہِ لاگناوان یہِ ہَساے چھُ اکھ سُہ چیٖز یُس مےٚ واریاہ خۄش چھُ کَران تہٕ یہِ ہَساے چھُ نہٕ تیوتاہ ایٚکٕسپیٚنسِو تہِ کِہِیٖنۍ